ہیٚلو وعلیکُم اسلام اَصٕل پٲٹھۍ ٹھیٖک پٲٹھۍ تُہۍ چھِوٕ ٹھیٖک شُکُر خۄدایَس کُن تُہۍ چھُو ٹھیٖک أسۍ چھِ اَلشِفا پٮ۪ٹھ اَلشِفا چھُ سون ہاسپِٹَل أسۍ چھِ تَتے پٮ۪ٹھ ونۍ یی سو تَتہِ آ آ بِلکُل اہن حظ آ یہِ چھِ ہیٚلٕتھ کِیر سیٚنٹَر تۄہہِ چھُوٕ کانٛہہ اِشوٗ تۄہہِ چھُوٕ کانٛہہ اِشوٗ ؤنِو آ ؤنِو ؤنِو کیٚنٛہہ چھُ نہٕ

بِلکُل بِلکُل تُہۍ ہیٚکِو سٲنِس الشِفا ہاسپِٹَلَس پٮ۪ٹھ یتھ یہِ چھِ پُلوٲمِس پُلوٲمِس منٛزٕے چھُ یہِ سون یہِ ہاسپِٹَل چھُ واریاہ زیادٕ فیمَس تُہۍ ہیٚکِو یِتھ اَتہِ پٮ۪ٹھ چھِ یِوان واریاہ دوٗرِ دوٗرِ پٮ۪ٹھ چھِ یِوان اور پیشَنٹ سٲنِس اَتھ کِلنِک پٮ۪ٹھ تُہۍ ہیٚکِو اَتھ سٲنِس کِلنِکَس پٮ۪ٹھ یِتھ اَتہِ چھُ مطلب پرٛٮ۪تھ کانٛہہ ٹایپُک ڈاکٹر اَتہِ ایویلیبٕل تُہۍ ہیٚکِو سٲنِس ہاسپِٹَلَس پٮ۪ٹھ یِتھ اَتہِ مِلیٚو تۄہہِ رول لو ریٹَس پٮ۪ٹھ میلو تۄہہِ اَتہِ یہِ مطلب شِفا تۄہہِ اَگرے یہِ آسنو ٹیٚسٹ وغیرہ کَرٕنۍ سُہ تہِ میلو لو ریٹَس پٮ۪ٹھ کانٛہہ تہِ پرٛابلِم چھَ نہٕ تُہۍ ہیٚکِو سٲنِس اَتھ کِلنِکَس پٮ۪ٹھ یِتھ یُس یہِ سون کِلنِک چھُ یہِ چھُ واریاہ بروس دار کِلنِک اَتھ پٮ۪ٹھ مِلوِ بِلکُل بِلکُل

تُہۍ ہیٚکوِ تُہۍ ہیکِو یہِ چھُ بروس دار سون کِلنِک تُہۍ ہیٚکِو اوٚتَن یِتھ ییٚتہ اَتہِ چھِ یِوان واریاہ دوٗرِ دوٗرِ پٮ۪ٹھٕ نفَر چھِ یِوان اور سٲنِس کِلنِکَس پٮ۪ٹھ تُہۍ ہیٚکِو یِتھ تُہۍ کٔرِو اَکہِ لَٹہِ کٔرِو تُہۍ آزمٲیش سٲنِس یتھ کِلنِکَس پٮ۪ٹھ پَتہٕ ؤنِو تُہۍ پَتہٕ پانے

ہاں ڈیٹ حظ سون سون یہِ شفا سون یہِ کِلنِک چھُ آسَن نَو ٹُو ژور تام چھِ آسان یہِ سون کِلنِک یَلے تہٕ بیٚیہِ چھُ آسان یہِ سَنٛڈے فُل ڈے چھُ آسان سَنٛڈے کٲنٛسہِ چھُنہٕ آسان مطلب کُنہِ دۄہ چھِ آسان کٲنٛسہِ مَجبوٗری مطلب تِم چھِنہٕ ہٮ۪کان یِتھ آ تَمہِ دۄہ چھِ سٲری ہٮ۪کَن یِتھ بِلکُل بِلکُل تُہۍ ہیٚکِو تَمہِ دۄہ یِتھ

بِلکُل بِلکُل ڈاکٹر چھِ آسان اَتہِ اویلیبٕل اَتہِ چھُ اَصٕل پٲٹھۍ ڈاکٹر چھِ آسان اَتہِ اویلیبٕل پرٛٮ۪تھ کانٛہہ ڈاکٹر نہ نہ نہ اپۄیِنٛٹمنٛٹ چھِ نہٕ أسۍ تَتھ کیُتھ چھِ پیٚوان چھِ مگر تَتھ چھِ پونٛسہٕ چھِ نہٕ أسۍ رَٹان تَتھ کیٚنٛہہ بِلکُل بِلکُل بِلکُل بِلکل کٲنٛسہِ چھُ آسان ہیَر ژوٚلمُت نیٖرِتھ آ بِلکُل بِلکُل تُہۍ ہیٚکِو تُہۍ ہیٚکِو اَکہِ لَٹہِ آزمٲیِتھ تہٕ پَتہٕ ہیٚکِو تُہۍ تِم تہِ أنِتھ اَتہِ چھِ کٲنٛسہِ آسان مَس ژوٚلمُت نیٖرِتھ یا باقٕے باقٕے پرٛابلِم چھِ آسان سۄ چھِ گژھان پَتہٕ سۄ چھِ گژھان ؤلۍ ؤلۍ جلدی ٹھیٖک دَوا تہِ چھُ اَتہِ اَصٕل دَوا تہِ چھُ مِلان اَصٕل اَصلہِ کَمپٔنی ہُنٛد دَوا نہ نہ دَوا چھُ نہٕ سایڈ اِفیکٹ کینٛہہ دوا چھُ اَصل ملان اَصلی کَمپٔنی پٮ۪ٹھ چلو اسلامُ علیکُم